مےٚ چھُ گَژھان واریاہ سو یِم سانٛگ بوزُن خۄش رِکاڈ بوزُن چھُ مےٚ گَژھان واریاہ زیادٕ خۄش ییٚلہِ بہٕ فری ٹایم چھُ آسان تہٕ بہٕ چھَس رِکاڈ بوزان مےٚ چھِ گَژھان رومینٹِک سانٛگٕز تہٕ بیٚیہِ چھِ مےٚ سیڈ سانٛگٕز تہِ تہٕ بیٚیہِ یِم پارٹی سانٛگٕس یِم آسان چھِ مےٚ سَکھ تِم تہِ چھِ مےٚ گَژھان واریاہ زیادٕ خۄش بوزٕنۍ سپیشلی ییٚلہِ کٲنٛسہِ خانٛدَر چھُ آسان پَتہٕ چھِ کینٛہہ ڈِسکو یِم کَران سانٛگٕس تِم چھِ مےٚ گَژھان خۄش مےٚ چھِ گَژھان سِنٛگَر چھِ مےٚ گژھان اریٖجیٖت سِنٛگھ چھِ مےٚ گژھان خۄش بیٚیہِ چھِ گژھان مےٚ شِرٛیا گوشال بیٚیہِ چھُ مےٚ گژھان میٖکا سِنٛگھ یِم چھِ یِم سِنٛگَر چھِ مےٚ گَژھان خۄش بیٚیہِ چھُ کُنہِ وِز چھُ میوٗزِک بوزُن تہٕ چھُ ضٔروٗری آسان کُنہِ وِز کیٛازِکہِ اَمہِ سۭتۍ چھِ تھوڑا چھِ نہ وَنان سُہ تھوڑا رِفلیش رِفریشمیٚنٛٹ مِلان کیٛازِکہِ کُنہِ وِز چھِ آسان اِنسان یوٗتاہ مطلب کہِ تَنٛگ آسان آمُت ہُہ یہِ پَتہٕ ییٚلہِ سۄ تھوڑا بہت چھُ اِنسانَس تُکنُے ڈایوٲٹ مایِنٛڈ گَژھان تہٕ کُنہِ وِزِ گَژھِ بوزُن تہٕ سانٛگ ویسے تیوٗتاہ تہٕ نہٕ کینٛہہ فرٛی ٹایمَس اگر کینٛہہ مطلب آسہِ نہٕ کِہیٖنۍ سانٛگ گَژھِ بوزُن تہٕ چھِ یہِ سانٛگ گژھان مےٚ خۄش بیٚیہِ چھِ امہِ سۭتۍ تھوڑا رِلیکزیشَن مِلان اگر ٹٮ۪نشَن آسہِ کینٛہہ آسہِ پَتہٕ چھِ مطلب سونٛگ بہٕ تھوڑا چھِ اِنسانَس اگر کینٛہہ ٹٮ۪نشَن چھُ آسان سۄ چھےٚ مطلب ژَلان چھِ سۄ آسان ٹٮ۪نشَن